سٲنِس کلچرس منٛز حظ آسہٕ یِوان واریاہ کامہِ کرٕنہٕ مطلب ییٚتہِ حظ ٲسۍ دۄدٕ وٕگرٕ بناوان ییٚتہِ حظ ٲسۍ زٲنہٕ شاہ صٲبٕنۍ دۄہ پالان ییٚتہِ حظ ٲسۍ کٔہِم کران یوٗتاہ حظ وۄنۍ تعلیٖم بڑے دۄہ کھۄتہٕ دۄہ اسہِ حظ عٲلمَو ووٚن حظ یہِ نہ حظ چھُ ٹھیٖک گژھان کیٛنٚہہ یوٗتاہ تعلیٖم بَڑے تیوٗتاہ ہیوٚکھ یہِ کم کم گژھٕ نہٕ وٕنکٮ۪ن حظ چھُ سارنٕے لُکَن پتہٕ وٕنکٮ۪ن حظ چھِ سٲری لُکھ ہُشہار وٕنکٮ۪ن نہ حظ چھِ یم کامہِ یِوان کرنہٕ ییٚتہِ کیٛنٚہہ وٕنکٮ۪ن حظ چھِ سارنٕے پتہٕ تعلیٖم ہِندِ ذٔریعہٕ چھِ وٕنکٮ۪ن سارنٕے پتہ یم کامہِ چھنہٕ ضروٗری کیٛنٚہہ وٕنکٮ۪ن چھُ کانہہ کانہہ گام حظ چھُ ییٚتِٮ۪ن یم کانہہ کانہہ شاے ییٚتٮ۪ن یم یِوان چھِ کرنہٕ یم دۄہ پالٕنۍ دۄدٕ وٕگرٕ بناوُن اٮ۪کچُؤلی ییٚتہِ حظ چھِ تعلیٖم واریاہ ہایس پیٹھ لہازا کٔرِتھ چھنہٕ ییٚتہِ یم کامہِ وٕنکٮ۪ن زیادٕ یِوان کرنہٕ کیٛنٚہہ یم چھنہٕ زیادٕ اہم کیٛنٚہہ پِرٲنِس زمانَس منٛز ٲسۍ وَنان سٲنۍ پرٲنۍ دَپان ٲسۍ دۄدٕ وٕگرٕ حظ کَرَو کٔہٕم حظ کَرَو یا تاہرِ ٲسۍ نٮ۪بر کُن تراوان وٕنکٮ۪ن حظ چھُ وٕنکٮ۪ن چھِ دِوان یتھٕے کٔنۍ مثال ییٚتہِ یِم ٹرسٹ دَپان حظ ییٚتہِ یِم پَلاوُکھ باقٕے شے یم حظ یا یہِ ہیوٚچھ اسہِ سورُے تعلیٖم سۭتۍ یہِ حظ ووت آسہِ سورُے تعلیمٖ سۭتۍ یہِ ہیوٚکھ اسہِ برونٹھ واتنٲیتھ یہِ نہ حظ چھُ ضروٗری کیٛنٚہہ سانِیو عٲلِمو ووٚن یہِ وٕنکٮ۪ن تہِ چھِ کانہہ کانہہ جاے مطلب زیادٕ چھنہٕ یِمن کران ہتہٕ منٛز چھِ وٕنکیٚن اتھ دہ پٔرسنٹ لُکھ کران یہِ نتہٕ چھنہٕ یہِ زیادٕ اہم کیٛنٚہہ یہِ حظ واتنو اسہِ سورُے یہِ حظ بڑیو تعلیٖم سۭتۍ یہِ ہَن